سون ناماوار یُس چیٖز چھِ کَشمیٖرَس منٛزَنتھَن سُہ چھُ کٲشُر وازوان یَتھ منٛز مُختلِف سِنۍ چھِ آسان دَہ بہہ سِنۍ چھِ آسان تِمَن چیٖزَن تمَن سِنٮ۪ن بَناونَس منٛز چھِ أسۍ کَران نَتھَن واریاہ اِنگرٛیٖڈیَنٹ اِستعمال یعنی کہِ مُختلِف چیٖز چھِ أسۍ تَتھ منٛز اِستعمال کَران مصالہٕ چھِ کَران کٲشِر مصالہٕ اِستعمال یَتھ منٛز زَن نوٗن مَژرانٛگَن تیٖل بٲدیانہٕ بٕڈٕ ٲلہٕ قَہوٕ ٲلہٕ دالچیٖن شونٛٹھ روٚنٛگ یا باقٕے باقٕے بیترِ بیترِ چیٖز چھِ أسۍ تَتھ منٛز اِستعمال کَران یِمو سۭتۍ سون یہِ کَشمیٖری وازوان چھِ واریاہ میوٗٹھ بَنان بیٚیہِ سالمیو کھۄتہٕ چھِ سٲنۍ کٲشِر بٲے اَتھ پَننہِ کَشمیٖرُک پیار کَران استعمال ییٚمہِ سۭتۍ یہِ زیادَے مَزٕدار چھِ بَنان